آ ہٮ۪لو اَلسلامُ علیکُم وعلیکُم السلام آ اچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا تۄہہِ کیٛاہ چھِ اِسمہِ شریٖف حظ ناو کیٛاہ چھُ تۄہہِ اچھا ساقِب صٲب ساقِب صٲب بیسِک کیٛاہ چھِ تۄہہِ کالِفِکیشَن حظ اچھا سیم اِنجیٖنرِنٛگ اِن کَمپیوٗٹَر ساینسِز ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ہیٚکوٕ پَرنٲوِتھ ہیٚکِوٕ تُہۍ تۄہہِ چھا کیٚنہہ اٮ۪کٕسپیٖرینَس آلرٔڈی چھا تۄہہِ کیٚنہہ اٮ۪کٕسپیٖرینَس کُنہِ جایہِ کیٚنہہ اچھا ہوم ٹیٖچِنٛگ اچھا اچھا نٮ۪ٹوٕرکِنٛگ وغیرہ چھِ تۄہہِ تگان حظ اچھا دیٹ میٖنٕز تُہۍ ہٮ۪کِو ہٮ۪نڈٕل کٔرِتھ یہِ چھِ یہِ چھُنہٕ بیسِک تہِ کیٚنہہ یہِ چھِ تھوڑا ہایِر اٮ۪جُکیشنَس خٲطرٕ نہ اوٚوَر آل اگر تُہۍ یہِ چھِ اوٚوَر آل حظ اَتھ منٛز یی پَتہٕ تۄہہِ چھےٚ پَتہٕ پَیی کیٛازِ کہِ سٹوٗڈنٛٹ چھِ یِم ہٮ۪کَن تۄہہِ پِرٛژھِتھ یِم ہٮ۪کَن دۄنوَے چیٖز تۄہہِ یِم ہٮ۪کَن بیسِک تہِ پِرٛژھِتھ یِم ہٮ۪کَن ہاڈویر تہِ پِرٛژھِتھ یِم ہٮ۪کَن یِہ چھِ بٮ۪سِکلی پرٛٮ۪کٹِکل تہِ پَتہٕ یِمَن تھوڑا بہت ہاوُن تۄہہِ آ لیبہِ منٛز چھِ تۄہہِ پرٛٮ۪کٹِکل تہِ ہاوُن اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک اچھا بحرحال مےٚ ؤنۍتو آ اٮ۪کسَل وغیرہ باقی چیٖز اچھا ٹھیٖک اچھا اچھا اچھا ساقِب صٲب مےٚ ؤنۍتو تُہۍ بیٛاکھ چیٖز ییٚتہِ تُہۍ آلرٔڈی ٲسِو نا کران کٲم حظ تۄہہِ کیٛاہ سیلری وغیرہ ٲس تَتہِ اچھا کٕلاس حِسابہٕ اچھا پٔر ڈے تُہۍ کیٛاہ چھُو اٮ۪کٕسپٮ۪کٹ سیلری کران وٕنۍکٮ۪نَس آ تۄہہِ چھُو دَہ ٹُہ ژور حظ برابر دیُن اچھا تُہۍ چھُو پٕنٛژٕ ٹُہ تٕرٛہ ساس کران حظ اٮ۪کٕسپٮ۪کٹ آ بیٚیہِ چھُ یہِ تہٕ بہٕ تہٕ تُہۍ ہیٚکِوٕ ڈٮ۪مو کٕلاس وغیرہ دِتھ اگر بہٕ کَرٕہا گۄڈٕ وٕچھِ ہا بہٕ آ بہٕ کَرٕ تۄہہِ اٮ۪کاڈِنٛگلی وَنہٕ بہٕ تۄہہِ کیٛازِکہِ تُہۍ بہٕ وَنہٕ اِن فٮ۪کٹ سٹوٗڈَنٛٹَن تہِ گژھِ سَمجھ تَرُن تِم تہِ گژھَن وٕچھِنۍ تِم گژھن سٮ۪ٹٕسفَے گَژھٕنۍ تہٕ ایز پٔر بیٚیہِ مین چیٖز چھُ تی ییٚلہِ سٕٹوٗڈَنٛٹ سٮ۪ٹٕسفَے گژھن تہٕ دیٹ اِز موسٹ وٮ۪لکَم تہٕ تُہۍ یِیِو اِنشاء اللہ منڈے پٮ۪ٹھ ٹھیٖک چھا اَہَن حظ دَہ دَہ دَہ بجے حظ دہ بجے نہ نہ نہ یہِ آفِس ٹایِم آسہِ ییٚلہِ سٹوٗڈَنٛٹ آسَن تَمی حسابہٕ چھِ تۄہہِ حظ یُن برابر آفِس ٹایمہٕ حظ ٹھیٖک چھِ ساقِب صٲب تُہٕنٛد شُکریہ شُکریہ چھِ تُہُنٛد چلو سُکریہ سَر تھینکیوٗ تھینکیوٗ اَلسلامُ علیکُم وعلیکُم السلام